ساروٕے کھۄتہ بوٚڑ لیٚسَن ساروٕے کھۄتہ بوڑ سَبَق ساروٕے کھۄتہ بوٚڑ سَبَق یُس مےٚ زِندَگی مَنٛز مِلیو یُس مےٚ تَجرُب کوٚر سُہ چھُ یی زٕ یُس اِنسانَس اکھ اُمیٖد چھِ آسان اُمیٖد ہوپ سۄ پَز نہٕ اِنسانَس زٕہِنۍ تہِ نہٕ ہارٕنۍ تکیازِ خۄدایَس پٮ۪ٹھ گَژھِ ہَمیشہٕ تَوَکَل تھوُن یُس أزِچ جیٚنریشَن چھِ سۄ وٕچھ مےٚ کہِ نایِنٹی پٔرسنٹ یِم سٲنۍ یوٗتھ چھِ تِم چھِ تِمَن چھِ یَتھ أسۍ وَنو چاہے لَکچہِ لیٚولہِ پٮ۪ٹھ ٲسِن یا بَجہِ لیٚولہِ پٮ۪ٹھ ڈپریٚشَن یہِ وٕچھ مےٚ کہِ یعنی یُتھ یُتھ اکھ واقعہ گوٚو میانہٕ زِندَگی مَنٛز کہِ یعنی سُہ اکھ سٹیج اوس کہ مےٚ اوس باسان کہِ نہَ بہٕ ہیٚکنہِ وۄنۍ اُمیٖد تھٲیِتھ کینٛہہ زِندَگی چھےٚ یِژٕے یا مَطلَب مَثَلاً یُس میٲنۍ موج ٲسۍ تٔمِس اوس اکھ یَتھ وَنو خَطَرناک بیٚمٲر تہٕ یوٚس سۄ سٹیج اوس سُہ ؤری اوس تمۍ کٔرِس بہٕ یعنی سُہ ؤری یُس اوس تَتھ سُہ ؤری اِموشنلی گٔیَس بہٕ واریاہ ڈیمیج یعنے مَگَر یُس مےٚ اُمیٖد تھٲو تَوَکُل تھوو خۄدایَس پٮ۪ٹھ کہِ یُس سُہ ؤری اوس تٔمۍ کٔرِس بہٕ واریاہ چینٛج یعنے تمہِ پَتہٕ یوٚس بہٕ پٔرسَن یوٚس مےٚ پرسنیلٹی بَنے سُہ چھُ واریاہ مُختلِف یُس بہٕ گۄڈٕنیٚتھ ٲسِس گۄڈٕنیٚتھ ٲسِس بہٕ اِموشنلی ویٖک یعنے بہٕ ہیٚکہ ہا نہٕ کانٛہہ تہِ چیٖز فیس کٔرِتھ بہٕ ٲسِس ہایپَر گَژھان یا بہٕ ٲسِس نہٕ یا یعنے یُس مےٚ کانٛہہ قریب آسہِ تمِس گَژھِ کینٛہہ یا یِمے چیٖز یعنے تمہِ پَتہٕ یُس مےٚ سَبَق لوٚب کہِ اِنسانَس چھُ ہَمیشہِ سٹرانٛگ روزُن یُس یہِ سٹریٚنٛگتھ آیہِ یُس یہِ واقعہٕ گوٚو یہِ مِلیٚو مےٚ تہٕ بہٕ وَنہٕ یہِ کہِ اُمیٖد چھَ نہٕ زٕہٕنۍ ہارٕنۍ ہوپ چھِ اَسہِ ہَمیشہِ تھاوٕنۍ تہٕ خۄدایَس پٮ۪ٹھ چھُ بروٗسہٕ تھاوُن بیٚیہِ چھُ سٹرانٛگ روزُن